کَشمیٖرَس منٛز چھِ چَلان آز وَنٛدٕ تہٕ مےٚ پیوٚو تھوڑا موٗڈ پیٖزا کھٮ۪نَس بیٚیہِ بِریانی بیٚیہِ واریاہ واریاہ چھِ یِتھَے کٔنۍ تہٕ مےٚ کوٚر رٮ۪سٹورٮ۪نٛٹَن فون یہِ چھِ مطلب مین مارکٮ۪ٹ پٮ۪ٹھ چھِ میون گام لگ بگ وُہ پٕنٛژٕ کِلوٗ میٖٹر دوٗر مےٚ کوٚر تِمَن فون تہٕ ووٚنُکھ ہے آز چھِ شیٖن پیوٚمُت تہٕ أسۍ ہٮ۪کو نہٕ اور اور ہٮ۪کہِ نہٕ سون ڈِلؤری گٔژھِتھ کیٚنٛہہ اَگر تُہۍ یور یِیِو تہٕ ییٚتہِ بَنہِ اور کُس وَسہِ تۭر تہِ چھِ اورٕ شیٖن تہِ چھِ پٮ۪وان اور ہٮ۪کَو نہٕ ؤسِتھ کِہیٖنۍ وۄنۍ کوٚر مےٚ أکِس فرٛٮ۪نٛڈَس فون یِتھ کٔنۍ گٔے مےٚ چھِ یِتھ کٔنۍ ضوٚرتھ تٔمۍ ووٚن مےٚ اَتھ ہیٚکی ژےٚ اَکُے رٮ۪سٹورنٛٹ ڈِلوَر کٔرِتھ اور ووٚنُن ییٚکیٛاہ ییٚتہِ چھِ بنٛڈٕپورِ مارکٮ۪ٹَس منٛز چھِ اَفغان دَربار یہِ چھِ نو پورِ ژٕ کَر یِمَن فون ژٕ وٕچھ یِم اگر ہٮ۪کہٕ نَے تہِ کَرنَے یِمَے کَرنَے بیٚیہِ گژھِی نہٕ کُنی اَنٛد مےٚ کوٚر أمِس فون تہٕ گوٚو فون یِتھ کٔنۍ دٔلیٖل چھِ دوستَن ووٚن مےٚ میون ناو ہیٚیہِ زِ وۄنۍ کوٚر مےٚ یِمَن فون تہٕ یِتھ کٔنۍ چھِ مےٚ چھِ اَکھ زٕ ترٛےٚ آرڈَر چھِ مےٚ یور بہٕ اوس تام کَرٕنۍ آرڈَر ووٚنُن کیٛاہ کیٛاہ ووٚنُن مُشکِل چھُ ییٚلہِ مےٚ تِمَن مگر یِہُنٛد ناو ووٚن مطلب پَنٛنِس دوستہٕ سُنٛد ناو ییٚلہِ مےٚ تِمَن ووٚن تِمو ووٚنُکھ ول حظ کیٚنٛہہ چھِنہٕ أمۍ کوٚر ییٚلہِ أمۍ سُنٛد چھُکھ ژٕ ونان تہٕ أمۍ سُنٛد چھُکھ ژٕ ونان تہٕ کہِ آ أمۍ سُنٛد ہٮ۪کو نہٕ أسۍ اِنکار کٔرِتھ کیٚنٛہہ أمۍ سُنٛد مانووٕے أسۍ ووٚنُن اَدٕ کیٛاہ ٹھیٖک چھِ لوکیشَن کٔرۍزِ سٮ۪نٛڈ تہٕ أسۍ وۄنۍ سون یہِ ڈِلؤری باے واتہٕ اوٗرۍ گوٚو ٹھیٖک ووت تہٕ أمِس لٔگۍ مگر اَکھ زٕ گٲنٛٹہٕ لٔگۍ أمِس بوٹھ تام واتنَس بہٕ چھُس بوٹھہِ بسان پانہٕ اَتہِ چھِ شیٖن تہِ پیوٚمُت واریاہ پَتہٕ یُتھُے ووت تہٕ یُتھُے مےٚ وۄنۍ پیٖزا کھیوٚو باقٕے چیٖز کھے مےٚ باسے زَبردَست نہ ٹیسٹ باسیو مےٚ اَصٕل نہ مےٚ ووٚن نہ بہ واقعے چھِ رٮ۪سٹورنٛٹ چھِ بَنڈٕپوٗرِس منٛز زَبردَست بیٚیہِ سوٗنٛچھ مےٚ وٕچھ أمِس کوٗتاہ دوٗر اوس یُن اَکھ رٔٹۍ أمۍ پونٛسہٕ تہِ کَم بیٚیہِ کٔر یوٗتاہ سَفر آو یہِ پانٛژھ دَہ پنٛداہ کِلوٗ میٖٹَر ژٔٹۍ أمۍ شیٖنہِ مٔنٛزۍ پَتہٕ تہٕ کوتاہ زیوٗن أمۍ رۄپیہِ وُہ رَچہٕ مےٚ أمۍ ڈِلؤری چارجٕس بیٚیہِ ییٚمِس اوس سُہ کوٚت دَہ پٕنٛژٕہ کِلوٗ میٖٹر اوس أمِس اوٚتام واتُن نہ نَگ نہ اوس نہٕ اَتھ کیٚنٛہہ نہ اوس اَتھ کیٚںٛہہ مطلب پیٖزا چھِ پٮ۪ٹھ ڈِلؤری اَتھ چھِ پٮ۪وان ڈِلؤری منٛز چھِ گژھان چیٖزَس گژھان اورٕ یورٕ نَتہٕ گژھان میٚٹ ویٚٹ گژھان کِنہِ نہ یہِ اوس آرام سان پوٚکمُت ڈیٖسٮ۪نٛٹ لڑکہٕ کَتھ کَرنُک طریٖقہٕ اَصٕل زَبردست لڑکہ باسے مےٚ یہِ